ییٚتہِ چھِ ہیٚلٕتھ اِشوٗ زیادٕ چھِ اَکھ چھِ ییٚتہِ ڈِزیٖز چھےٚ ییٚتہِ زیادٕ ییٚتہِ چھِ اَکھ چھِ شُگَر ییٚتہِ ٹھیٖک چھےٚ بیٚیہِ چھِ ییٚتہِ ہایپَر ٹٮ۪نشَن گژھان وِٹَمِن ڈیٖیِچ ڈٮ۪فِشَنسی چھےٚ ییٚتہِ زیادٕ آمٕژ وٕچھنہِ بیٚیہِ چھِ تھایرایِڈ ییٚتہِ کٔشیٖرِ وٕچھِو تُہۍ تھایرایِڈ چھُ زیادٕ بیٚیہِ چھِ کٔشیٖرِ شُگَر چھِ زیادٕ بیٚیہِ کِڈنی پرٛابلِمٕز چھِ زیادٕ ٹھیٖک چھا بیٚیہِ چھِ مالنیوٗٹِرٛشَن آمُت وٕچھنہِ بَچَن منٛز مالنیوٗٹِرٛشَن آمُت وٕچھنہِ بَچَن منٛز کیٛازِکہِ ییٚتہِ چھِ پہاڑی علاقہٕ تہِ واریاہ مطلب گُجَر بَکروال کَمٕنِٹی باقٕے کَمٕنِٹی چھِ یِمَن نہٕ پوٗرٕ چھِ واتان یِم جُز چھِنہٕ واتان تِمَن وَنان جُز جُز چھِنہٕ واتان بَرابَر کینٛہہ یِمَے یِمَے چھِ آمژٕ بیٚیہِ سۄ ؤنۍ چھِ رایزَس پٮ۪ٹھ ہاٹ ہاٹَن ہاٹ بٮ۪مارِ ہاٹ اِشوٗز کٔشیٖر منٛز وۄنۍ رایزِ پٮ۪ٹھ باقی وَسلَم